میون یُس پَسنٛدیٖدٕ غذا چھِ سُہ چھِ وازوان وازوان چھِ مےٚ واریاہ پَسنٛد یَتھ منٛز أسۍ واریاہَن قٕسمَن ہٕنٛدۍ یُس آسہٕ یہِ غذا چھُ آسان یا یُس یہِ اَتھ چھِ أسۍ واریاہ قٕسمَن ہٕنٛدۍ ڈِش یِم چھِ واریاہ بَناوان تہٕ یَتھ منٛز سارنی کھۄتہٕ فُڈَس منٛز یُس مےٚ ساروی کھۄتہٕ زیادٕ چھِ پَسنٛد سُہ چھِ مےٚ ماز پَسنٛد یِہوٚے ماز تہِ چھُس بہٕ زیادٕ پَہَن پَسنٛد کَران یہِ چھِ أسۍ ییٚمہِ ساتہٕ تہِ گَرِ دعوت چھِ آسان گَرِکٮ۪ن چھُس بہٕ وَنان بٕے گَژھٕ دعوتَس تِکیٛازِ تَتہِ چھِ مازٕکۍ واریاہ وٮ۪رایٹی آسان واریاہ یِمہٕ یِم واریاہ وٮ۪رایٹی بَناونہٕ یَتھ منٛز رِستہٕ چھِ کَباب چھِ یَکھٕنۍ چھِ آسان روغَن جوش چھِ آسان مَرژانٛگَن کۄرمہٕ چھِ آسان یا تَبَکھ ناٹہِ پھوٚل چھِ آسان یا ژامَن چھِ آسان یا کۄکَر چھِ یِوان رَنٛنہٕ یِم چھِ یِوان تَمہِ تَتھ اَنٛدازَس منٛز رَنٛنہٕ یَتھ واریاہ مَزٕ چھُ آسان کُنہِ ساتہٕ ییٚمہِ ساتہٕ واریاہَس ٹایمَس دعوت آسہِ نہٕ کُنے جایہِ بہٕ چھُس مےٚ چھِ تَمہِ ساتہٕ پَسنٛد کَران بہٕ چھُس کُنہِ ہوٹلَس منٛز گژھان تَتہِ یہِ وازوان یُس چھِ ییٚتہِ یِمہٕ وازوانٕکۍ یِمہٕ واریاہ یِم ڈِشِز چھِ آسان یِم چھُس بہٕ منٛگنٲیِتھ پَتہٕ ہوٹلَس منٛز یا کُنہِ رٮ۪سٹورٮ۪نٛٹَس منٛز یہِ کھٮ۪وان یا گَرٕ اَنان پَتہٕ اَتھ واریاہَن قٕسمَن ہٕنٛدۍ یِم وازوانٕکۍ یِم وٮ۪رایٹی چھِ یِم گَرِ بَناوان